ہر کٲنٛسہِ نِش ہر کُنہِ علاقَس منٛز چھِ آسان کانٛہہ نَتہٕ کانٛہہ گریلوٗ نُسخہٕ کُنہِ تہِ دٲدِس خٲطرٕ کُنہِ تہِ بٮ۪مارِ خٲطرٕ تہٕ کینٛہہ تہِ یُس لۄکُٹ مۄکُٹ کانٛہہ جانوَر ٹوٚپھ چھِ دِوان یا ژوٚپ چھِ ہیٚوان تَتھ خٲطرٕ چھِ واریاہَن قٕسمَن ہٕنٛدۍ گریلوٗ نُسخہٕ سٲنِس علاقَس منٛز سانٮ۪ن گَرَن منٛز موجوٗد تہٕ ییٚلہِ کانٛہہ کیوٚم چھِ ٹوٚپھ دِوان مثلاً ماچھر ماچھ تُلَر چھِ دِوان ٹوٚپھ أمۍ سٕنٛدۍ سۭتۍ کیٛاہ چھِ گَژھان أمۍ سٕنٛدۍ سۭتۍ چھِ سُہ تہ سُہ جاے یَتٮ۪ن یہِ ٹوٚپھ چھُ دِوان سُہ چھُ ہُنان سُہ جاے سُہ چھُ وۄزلان تَتھ چھِ دَگ کَران تَتھ نِش چھِ گریلوٗ نُسخہٕ تمیُک یہِ زِ گۄڈنٮ۪تھٕے چھِ تَتھ پٮ۪ٹھ یِوان کانٛہہ شیٖتھر شِشتَر بانہٕ ڈالنہٕ مثلاً شرٛاکھ چھِ ڈالان تَمہِ پیٚٹھۍ ییٚمہِ سۭتۍ سُہ کوٚنٛڈ چھِ کٔڑِتھ ہٮ۪کان یُس تٔمۍ ماچھرِ ترٛومُت چھُ آسان سُہ کوٚنٛڈ کٔڑِتھ چھِ پَتہٕ سۄ جاے یِوان صابنہِ سۭتۍ چھَلنہٕ آب سۭتۍ چھَلنہٕ پوٗرٕ پٲٹھۍ تہٕ پَتہٕ چھِ یِوان تٔرٕنۍ ٹکور تَتھ دِنہٕ مَثلاً شِن ٹکور چھِ یِوان تَتھ جایہِ کَرنہٕ ییٚمہِ سۭتۍ تَمیُک سُہ حٔزر ییٚمہِ سۭتۍ تَمیُک سُہ حٔزر وَسان چھِ تہٕ دگ تہِ چھِ تمہِ سۭتۍ کَم گَژھان اگرَے تمہِ پَتہٕ تہِ دَگ کَم گَژھِ تمہِ پَتہٕ چھِ تٔمِس یِوان کیٚنٛہہ دَوا دِنہٕ تہٕ باقٕے بوٚمبُر چھُ ٹوٚپھ دِوان یا کانٛہہ تہِ کیوٚم چھِ ٹوٚپھ دِوان تَتھ خٲطرٕ چھِ یِہوٚے اِستعمال یِوان کَرنہٕ گریلوٗ نُسخہٕ ییٚمہِ سۭتۍ اَمیُک اَثَر چھُ کَم گژھان کُنہِ جایہِ چھِ لَگان یا کینٛہہ چھِ گژھان واریاہ گریلوٗ نُسخہٕ چھِ کٲم کَران تہٕ ییٚلہِ تہِ کانٛہہ کیوٚم چھُ ٹھوٚپ دِوان اَتھ چھِ یِہوٚے نُسکہٕ لگان کہِ سُہ گَریلوٗ نُسخہٕ چھُ اَتھ یِہوٚے آسان سُہ کوٚنٛڈ یی کَڑنہٕ تَتھ جایہِ یی کینٛہہ ٹکور دِنہٕ ییٚمہِ سۭتۍ تَمیُک حٔزٕر تہِ وَسہِ تہٕ دَگ تہِ نہٕ کَرِ نہٕ کِہیٖنۍ